شُپیَنَس چھِ مَنٛزِ چھِ زیادٕ تَر کِرکَٹٕے گِنٛدان ییٚتہِ چھِ عادِل کاژروٗ زیادٕ حظ چھِ یِوان یُس کِرکَٹَر بیٹٕس مین مانٛنہٕ زیادٕ پَہَم چھِ گِنٛدنۍ کِرکَٹٕے پرٛانہِ وقتہٕ چھِ ٲسۍ مٕتۍ گِنٛدان ییٚتہِ زیادٕ گَرَم مَسالٕے گَرَم مَسال چھِ گیم اَکھ سوے ٲسۍ مٕتۍ گِنٛدان سۄ مگر اَز چھِ گِنٛدان زیادٕ کِرکَٹٕے تہٕ کِرکَٹ چھِ ییٚتہِ چھِ واریاہ یِم تہِ چھِ تِم چھِ گِنٛدان زیادٕ کِرکَٹٕے سوے سپوٹٕس چھِ سوے ییٚتہِ لوکَل گیم تہٕ بیٚیہِ چھِ گِنٛدان ییٚتہِ تھو ہایڑ اینٛڑ سیٖک تہِ چھِ گِنٛدان مگر زیادٕ پَہَم چھِ گِنٛدان کِرکَٹٕے گیم